اَسَلامُ علیکُم وَنہِ وَنو أسۍ تِم پانٛژھ نمبر یِم یِم پانٛژھ کھۄتہٕ علاوٕ چھِ تہٕ یِم پانٛژھ کھۄتہٕ علاوٕ چھِ بیٚیہِ دہ لَچھ دہ لَچھ بۄن چھِ تِم چھِ سَتھ ٲٹھ نَو دہ کاہ